تُہۍ چھِو حظ زومیٹو کَسٹمَر مےٚ چھُ تھومُت یَتھ آزٕ آٹو پے بہٕ چھس یژھان یہِ آٹو پے ہٹاوُن ییٚمہِ ساتہٕ تہِ بہٕ آرڈَر کَرٕ تُہٕنٛدِ ایپلِکیشنہٕ پؠٹھ بہٕ چھس یَژھان بہٕ دِمہٕ مینولی کیش